نُن چاے چھِ أسۍ بناوان أسۍ چھِ گۄڈٕ کاران چاے آبس منٛز دِوان چھِس صحیٖح پاکھ فُل تہِ چھِس ترٛاوان پتہٕ چھِس دِوان صحیٖح پاکھ تہٕ سۄ چھِ وۄزلان پتہٕ چھِ گَژھان اکھ زٕ گھنٹہٕ تہٕ پتہٕ چھِس ترٛاوان آب بیٚیہِ بیٚیہِ دۄدھ تہٕ سۄ چھِ اسہِ واریاہ پسنٛد گَژھان نُن چاے لیٚپٹن چاے تہِ چھِ أسۍ گۄڈٕ کاران پتہٕ چھِس ترٛاوان دۄدھ بیٚیہِ کھَنٛڈ لیٚپٹن چاے چھِ اسہِ زیٛادٕ پسنٛد نُن چایہِ ہِنٛدۍ کھۄتہٕ چھِ اسہِ لیٚپٹن چایی پسنٛد أسۍ چھِ سۄ چیٚوان زیٛادٕ اکھ چیٚمو أسۍ صُبحس ستہِ بجہِ نُن چاے ساڈٕ دَہ گٔے لیٚپٹن چاے ژور بجے گٔے نُن چاے بیٚیہِ شامَن گٔے شیٚیہِ بجہِ بیٚیہِ لیٚپٹن چاے ژورِ لَٹہِ چھِ أسۍ چاے چیٚوان یِم نُن چاے دۄیہِ لٹہِ لیٚپٹن چاے دۄیہِ لٹہِ لیٚپٹن چاے چھِ اسہِ زیٛادٕ پسنٛد گَژھان یہِ چھِ أسۍ وارِیاہ اصٕل موٚٹ بناوان تہٕ چیٚوان لیٚپٹن چاے یہِ چھِ اسہِ سارنٕے پسنٛد یِمن بچن تہِ چھِ پسنٛد اسہِ تہِ چھِ بڑیٚن تہِ پسنٛد سۄ سۄ چھِ أسۍ چیٚوان واریاہ زیٛادٕ واریاہ اصٕل